اَلسلام علیکُم اَسہِ کَریاو یہِ پروڈَکٹ ایرَن کَریاو اَسہِ آڈر مَگر اَمیُک رِزلٹ آو واریاہ واریاہ خراب اَمیُک یُس میٹیٖریَل اوس سُہ اوس نہٕ رُت کیٚنہہ اَمہِ سۭتۍ اَتھ ٲس کھے لٔج اَتھ جلدی یہِ گوٚو خراب تہٕ یہِ اوس نہٕ مطلب اوس نہٕ یہِ اَتھ ٲس نہٕ ٹھیٖک کولٹی کیٚنہہ یہِ اوس کھے کران زیادٕ اَمہِ سۭتۍ گے پَلو تہِ خراب یہِ اوس لاران اَمہِ سۭتۍ ٲسۍ زالان پَلو دَزان تہِ اَتھ اوس نہٕ بَنان مطلب کہِ کِہینۍ ہُہ کھالُن نَہ اوس یہِ ٹرانَس فارمہٕ وَرٲے لَگان یہِ اَتھ اوس أتھسٕے لایِٹ یِوان أتھسٕے اوس ڈلان اَمِچ لیٖڈ تہِ ٲس تَتھ ووٚتھ ؤلۍ ؤلۍ پٮ۪ٹھٕ سُہ کَور تَتھ اوس خطرٕ تہِ زیادٕ بیٚیہِ یہِ پیوٚو اَسہِ واریاہ زیادٕ دروٚگ تہٕ اَمِچ کولٹی ٲس نہٕ بِلکُل تہِ رٔژٕ کیٚنہہ تہٕ اَمہِ برعکس اَگر أسۍ بازرَس منٛز یہِ معلوٗم کوٚر تَتھ ٲس واریاہ رٔژٕ ریٹ سُہ اوس واریاہ رُت پروڈَکٹ یہِ دراو نہٕ تیُتھ بروڈَکٹ کیٚنہہ تہٕ اَمہِ سۭتۍ گوٚو اَسہِ واریاہ زیادٕ نۄقصان تہٕ ڈیلؤری بویَن تہِ لوٚگ اَسہِ واریاہ وقت اَتھ سۭتۍ تٔمۍ دوٚپ بہٕ ہٮ۪کہٕ نہٕ اور یِتھ کیٚنہہ ییٚتہِ مےٚ یہِ آڈر چھُ وۄنۍ یِو بٔھِ پَتہٕ پیٚیہِ اَسہِ نَیہِ کِراے لاگٔنۍ کیاہ تام کیاہ تام تہٕ اَتھ آو واریاہ زیادٕ نیگیٹِو رِزلٹ